رزیا اَسہِ ٲسۍ اکھ اوٗبر کَرٕنۍ بُک اَسہِ اوس ییٚتہِ پٮ۪ٹھ کٔشیٖر پٮ۪ٹھ دِلہِ گژھُن تہٕ ژٕ وَن مےٚ پوٗرٕ اکھ رِویو کوٗتاہ کیاہ چھُ لاگان پونسہٕ تہٕ بیٚیہِ کیاہ ریٹِنگ چھِ تہٕ کیاہ فیسلٹی چھِ گاڑِ منٛز آسان یِتھ کَنیتھ زَن ژےٚ پَتہ چھی اورٕ چھُ واریاہ زیادٕ گرٕم آسان تہٕ اے سی چھا پروایڈ کران گٲڑ تہٕ بیٚیہِ کوتاہ کیاہ پونسہٕ چھُ ہیٚوان مےٚ وَن ژٕ اکھ فوٚل ڈِٹیل کُس اوٗبر گژھِ مےٚ اَصٕل یُس مےٚ پںٕنِس وقتَس پٮ۪ٹھ واتناوِ بیٚیہِ روزِ نہٕ مےٚ ٹینشن تہِ کِہینۍ تہٕ بیٚیہِ گژھ بہٕ پَنٕنِس وقتَس پٮ۪ٹھ واتٕنۍ تہٕ مےٚ گژھِ نہٕ ٹینشن گژھنۍ کِہینۍ یُس مےٚ کَم پونسَن منٛز تہِ تور واتناوِ مےٚ دِ ژٕ اکھ فوٚل رِویو اَمہِ کَتھِ ہُنٛد